السلام عليكم ورحمة الله وبركاته مےٚ پیو اکہِ دۄہ واریاہ انتظار کرُن پنٕنس ہاسپٹلس منٛز کیٛازِ کہِ تتہِ ٲس واریاہ بیٖڑ ساسن منٛز ٲسۍ لُکھ سمے مِتۍ تہٕ تِم ٲسۍ چٹھہِ کڑنہِ تہٕ بہٕ تہِ پھسیووُس تٔتھۍ بیٖڑِ منٛز تہٕ ییٚمیُک بُرٕ نٔتیٖجہٕ اوس کہِ مےٚ لٔج واریاہ بۄچھِ بیٚیہِ پیو تاپس منٛز واریاہ انتظار کرُن ییٚمیُک پتہٕ نٔتیٖجہٕ درٛاو کہِ بہٕ پیووُس گرِ بٮ۪مار تہٕ بیٚیہِ گوٚو ٹایِم تہِ واریاہ زایہِ